ہیٚلو اسلام علیکُم اَہَن حظ ٹھیٖک چھُو حظ اَہَن حظ صُبحٲے چھُ یہِ تۄہہِ چھَو پَیی صُبحٲے چھِ اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے اَسہِ ہُتھٕ کٔنۍ چھُٹی آسان تہٕ یِہَس چھُ اَسہِ مَناوُن سُہ وُچھِو تُہۍ یِم تۄہہِ شُرۍ ٲسوٕ اَنڈَر تِمَن کوٚروا تۄہہِ پرٛٮ۪پریشَن گوا تۄہہِ یِم تۄہہِ اوترٕ یِم تۄہہِ اوترٕ سُہ سُپیٖچ وٲلۍ تِمَن دِژیاوا تۄہہِ سُپیٖچ لیکھِتھ ما تِم تِم گٔیا کِنہٕ تِم تِم چھِ وُنہِ ییٚتی تیٚلہِ بوزاو بہٕ تِمَن ہٕنٛز سُپیٖچ مطلب اِنڈِپٮ۪نٛڈٮ۪نٕس ڈیس پٮ۪ٹھ کیٛاہ چھِ ٹھیٖک حظ چھُ مطلب یُس تۄہہِ یہِ ایکٹ وَنٮ۪ومو تۄہہِ اتھ کیٛاہ وَنان اَلَگ اَلَگ مَذہَبٕکۍ آسَن یِم لوٗکھ

ٹھیٖک چھُ ٹھیٖک چھُ مےٚ مےٚ تانۍ تہِ اوس نا مطلب یہِ کیٛاہ وَنان یُس جَنڈٕ اوس کھالُن تِم تہِ کٔرۍ مےٚ تَیار جنٛڈ اَننو مےٚ سُہ کَرو أسۍ صُبحٲے مطلب صُبحٲیی کھالو سُہ جنٛڈ بیٚیہِ یِم شُرۍ ٲسۍ مےٚ ناے مےٚ تانۍ تِم ایٚکٹہٕ یِمَن اوس کَرُن تۄہہِ تہِ چھُو تِمَن تھوڑا ڈایلاگ وایلاگ دِتۍمٕتۍ یُس اَسہِ مطلب یہِ تۄہہِ اوسوٕ مطلب ہُمَن شُرٮ۪ن ہُنٛد ما اِنڈِپٮ۪نٛڈٮ۪نس ڈیس پٮ۪ٹھ کٔرِو ریپ تہٕ تِمو اوٚنا ریپ ویپ لیکھِتھ ٹھیٖک حظ چھُ بیٚیہِ بیٚیہِ ووٚن ما تۄہہِ یہِ پرنسِپٕلَس یہِ کیٛاہ وَنان صُبحٲے یِمَن میسیج ویسیج ترٛاوٕنۍ یِم یِن صُبحس سُلے

اَہَن حظ ٹھیٖک حظ چھُ تیٚلہِ گوٚو تیٚلہِ گوٚو اَصٕل اَکھ یِن صُبَحس مطلب یِم ایٚکٹہٕ ویکٹہٕ وٲلۍ بیٚیہِ سِنٛگِنٛگ وٲلۍ بیٚیہِ صُبَحس اَسہِ مطلب یِمَن پریڈ تہِ کَرٕنۍ بیٚیہِ یِیہِ تِمَن خٲطرٕ یی اَسہِ چیٖف گیسٹ یہِ پُلیٖس وٲلۍ تہِ تِمَن خٲطرٕ چھِ اَسہِ اِنتِظام تہِ تھوٚمُت تیٚلہِ گوٚو ٹھیٖک تیٚلہِ چھُ اَسہِ سورُے سیٚود پَکان بہٕ اوسُس یی کَران تۄہہِ فون یہِ کیٛاہ وَنان شُرۍ چھا تَیار ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تیٚلہِ حظ گوٚو اللہ حافِظ تیٚلہِ گوٚو ٹھیٖک